کۄلگٲمِس منٛز یُس زَن ساروٕے کھۄتہٕ زیادٕ ٹرانَسپُوٹ اوٚپشَن چھُ آمد رَفتُک اوٚپشَن چھُ اَسہِ سُہ ہَسا چھُ سُومُو تہٕ بیٚیہِ لۄکچہِ گاڑِ سومُو تہٕ ٹاٹا میٚجِک چھِ یَتہِ زیادٕ پَکان امہِ سۭتۍ ہسا چھِ اَسہِ واریاہ آسٲیی گژھان أکِس جایہِ پؠٹھ بیٚیِس جایہِ گژھنَس تۄہہِ وٕچِھو کۄلگٲمِس منٛز چھُ صبُحہٕ پؠٹھ شام تام پرٛؠتھ کُنہِ ساتہٕ ٹرٚانَسپوٹ ایٚولیبٕل آسان ییٚمہِ سۭتۍ زَن ییٚتہِ کؠن لُکَن ہٕنٛز زِنٛدَگی واریاہ آسان بَنیٚمٕژ چھِ